ہیٚلو وعلیکُم سَلام سلام علیکُم اَہَن حظ ٹھیٖک یہِ سا چھُ ٹھیٖک اَصٕل پٲٹھۍ تۄہہِ کٔرِو پٔتمہِ لَٹہِ فون تُہۍ ٲسِو کیٛاہتانۍ ڈرٛاے فرٛوٗٹ ضروٗرت تۄہہِ کٕم قٕسٕم کُس تۄہہِ چھوا ڈوٗنۍ چھا ضروٗرت بادام چھِوا کِنہٕ بیٚیہِ کانٛہہ قٕسٕم ڈوٗنٮ۪ن چھِ الگ الگ قٕسمہٕ ریٹ اَکھ چھِ وونٛٹھ تِم ڈوٗنۍ آسان یِم دٔڑۍ ژےٚ چھےٚ پَیی بیٛاکھ چھِ بُرزُل ڈوٗن آسان سُہ چھِ بیٛاکھ قٕسٕم تۄہہِ کُس قٕسٕم گژھٮ۪و یُس یہِ بُرزُل ڈوٗن چھِ سُہ چھُ گژھان کِلوٗ شیےٚ ہَتھ رۄپیہِ تِکیٛازِ سُہ چھُ آسان نَرم پھُٹراونَس کٮُ۪تھ یُس یہِ یُس ہۄکھ چھُ دوٚڈ ڈوٗن سُہ چھُ گژھان ژور ہَتھ رۄپیہِ کِلوٗ آ کُس اَکھ با آ وونٛٹھ تہِ تَتھ تہِ چھِ بٔرزُل تہٕ وونٛٹھ آسان تۄہہِ آسوٕ پَیی تَتھ چھِ تَتھ چھِ گژھان ٲٹھ شتھ رۄپیہِ بُرزُل ووٗنٛٹھ چھِ گژھان پانٛژھ ہَتھ رۄپیہِ اَہَن حظ آ کانٛجہِ چھِ گژھان باہ شَتھ رۄپیہِ کِلوٗ آ کِوی چھِ گژھان یۅس یہِ کِوی چھِ گژھان کَمسٕے ڈاے ہَتھ رۄپیہِ اَتھ چھِ بیٚیہِ چھِ ڈِسکاوُنٛٹ تہِ ڈِسکاوُنٛٹ تہِ آسان منٛزٕ منٛزٕ تہٕ

ہے ژیرٕ دِ ہۅچھِ ٹھیٖک تِمَن چھِ گژھان یِم چھِ گژھان اَرداہ شتھ کِلوٗ ہے کِشمِش کِشمِش آ کِشمِس چھِ گژھان تُرٛواہ شَتھ کِلوٗ واریاہ تۄہہِ چھا مِکسٕڈ ضروٗرت کِنہٕ تۄہہِ چھُو الگ الگ اکھ اَکھ قٕسٕم ویرایٹی کَنسیشَن گژھان ڈِسکاوُنٛٹ چھِ آسان الگ الگ قٕسمَس الگ الگ تَتھ چھےٚ ڈِسکاوُنٛٹ آ مگر تۄہہِ چھا تۄہہِ چھُوا رَلُن نِیُن مطلب ٹوٗکرین خٲطرٕ کِنہٕ اگر تُہۍ یوٗرۍ یِیِو نا دُکانَس پٮ۪ٹھ أسۍ کَرو ییٚتہِ تہِ أسۍ کَرو برٛونٛہہ کٔنی کَتھ تۄہہِ گژھوٕ کَنفیوٗجن اَمہِ سۭتۍ کِہیٖنٛۍ آ تِکیٛازِ اَتھ چھِ اَتھ چھِ الگ الگ ییٚلہِ نِوان تَتھ چھِ اَکھ ریٹ گژھان بیٛاکھ ہے رَلہٕ مِلہٕ چھِ نِوان تَتھ چھِ گژھان الگ ریٹ تَمے حِساب وَنہو تۄہہِ پَتہٕ ریٹ ییٚتتھٕے ییٚمہِ ساتہٕ تُہۍ دُکانَس پٮ۪ٹھ یُن تۄہہِ کَرو یہِ ہیٚکِو یِتھ وۅنۍ پُلوام پُلوامہِ چھا تۄہہِ پَیِی شٔہیٖد پارک کَتٮ۪ن چھِ اَچھا ہیرِ پارکہٕ اپوزِٹ چھِ دُکانَن تَتھ چھِ دوٚیمِس پورَس پٮ۪ٹھ سر کشمیٖر ڈرٛاے فرٛوٗٹس دُکانَس ناو توٚتھٕے یِیِو ٹھیٖک حظ چھُ